بہٕ ہیٚکہٕ اصٕل پٲٹھۍ ٲں کَمپیرِزَن کٔرِتھ ہیٚلٕتھ کِیَر سیٚکٹَرَس منٛز یُس زَن سٲنِس ایریاہَس تہٕ أربَن ایریاہَن منٛز چھُ گۄڈنِچی کَتھ اگر أسۍ پُلووٗم چھِ گژھان پننِس ایریاہَس منٛز أسۍ وَنو پُلووٗمٕے یہِ چھِ سوٗن ایریا ڈِسٹِرٛک ہاسپِٹَل پُلوٲمِس منٛز گژھو شامَن گژھو فار ایٚگزامپٕل أسۍ تور شامَن کَنسَلٹَنٹ چھِنہٕ آسان ایٚولیبٕل پرٛیٚتھ کانٛہہ تَتہِ موٗجوٗد پرٛیٚتھ کانٛہہ چھِنہٕ آسان ایٚولیبٕل کیٚنٛہہ اگر أسۍ اَتھ باوجوٗد وُچھو شَہرَس منٛز تَتہِ چھِ میٚڈِکَل کالج سوٗن یُس زَن سٹیٹُک میٚڈِکَل کالج یا أسۍ وَنو سِٹی ہُنٛد میٚڈِکَل کالج چھُ تَتھ منٛز چھِ آسان ایٚولیبٕل پرٛیٚتھ کُنہِ شعبُک پرٛیٚتھ کُنہِ ڈِپاٹمیٚنٛٹُک اَکھ کَنسَلٹَنٛٹ دۄیِم چیٖز ییٚتہِ چھِنہٕ سٲری اِنویٚسٹِگیشنہٕ سٲنِس ایریاہَس منٛز گژھان کیٚنٛہہ فار ایٚگزامپٕل سی ٹی سکین وُچھو أسۍ یا وُچھو أسۍ ایٚم آر آی یِم چھِنہٕ ییٚتہِ گژھان سٲنِس ایریاہَس منٛز کیٚنٛہہ اَتھ باوجوٗد اگر أسۍ وُچھو شہرَس منٛز تَتہِ چھِ یِم سارے اِنویٚسٹِگیشنہٕ سارے اِنویٚسٹِگیشنہٕ ایٚویلیبٕل گوٚو أسۍ ہیٚکو کٔرِتھ ٹُوَنٹی فور اِنٹو سیٚوَن ژوٚوُہ گٲنٛٹہٕ چھِ آسان تَتہِ مہیا یِم سہوٗلیت بیاکھ چیٖز اگر ایٚمَرجَنسی چھِ آسان پیشَنٹَس ییٚتہِ چھِنہٕ ہیٚکَن ڈاکٹَر صٲب اصٕل پٲٹھۍ أمِس علاج کٔرِتھ کیٚنٛہہ سُہ چھِ ریٚفَر کَران پیشَنٛٹَس شَہَر کُن شَہَر تانۍ وَسان وَسان کُنہِ ساتہٕ چھِ ٹرٛیفِک جام روزان یا أسۍ وَنو ٲں کُنہِ ساتہٕ مطلب ٹریفِک جامٕے یوٗت نہٕ کیٚنٛہہ بلکہِ دوٗر ڈِسٹیٚنٕس تہِ چھِ آسان تَمہِ سۭتۍ کیاہ چھِ گژھان اَکھ پیشَنٛٹ یُس زَن چھِ آسان یہِ چھِ ہیٚکان وَتے فوٗت سَپدِتھ